ییٚلہِ بہٕ وٕچھان چھُس زِ مےٚ کٕم سِکِل چھِ کَمپیٲڑ ٹوٚ اَدَر پٔرسَنٕز لِوِنٛگ تَتھ منٛز چھُ خاص کر اَکھ سُہ اَکھ یَتھ بہٕ وَنان چھُس ریٖڈِنٛگ آیۍ ریٖڈ اَ پٔرسَن فرٛام ہِز فیس یا ییٚمہِ ساتہٕ سُہ کَتھ کَران آسان چھُ بٕہَس چھُس تٔمۍ سُنٛد انٛدروٗن تَمہِ ساتہٕ چھٲنچِتھ ہٮ۪کان زِ اَصلی اگر أمۍ سٕںٛز کَتھ یِتھ کٔنۍ چھِ أمۍ سُنٛد مُدا تہٕ مقصد کیاہ چھُ دوٚیِم سُہ اَکھ چیٖز یُس مےٚ اَکھ خاص سِکِل اَکھ چھُ سُہ چھُ رایٹِنٛگ ہُنٛد بہ سا چھُس لٮ۪کھان پانہٕ ترٛاوان پَنٕنۍ تھاٹٕس یِم ہَسا کینٛہہ آسان چھِ لُکَن سۭتۍ اٮ۪سوسیٹڑ اِشوٗز تِم ہَسا چھِ پنٛنِس پَننہِ رایٹِنٛگ منٛز استعمال کَران اینڈ ییٚمہِ ساتہٕ بہٕ وٕچھان چھُس یِم کِتھ کٲٹھۍ گٔیے ڈٮ۪ولَپ سُہ ہَسا گوٚو مےٚ اِن اَ ویری چایلڈٕ ہُڈ ییٚمہِ ساتہٕ زَن بہٕ لَکچہِ لَکچہِ کِتابہٕ پَران اوسُس ییٚمہِ ساتہٕ مےٚ حالات وٕچھ پنٛنہِ خاص کر یِم ہَسا مےٚ پَنٕنۍ ریاست چھِ یَتھ منٛز وٕچھِ مےٚ یِم حالات تھوڑا یُس مےٚ دٮ۪ماغ گوٚو سُہ ہَسا گوٚو مےٚ ڈِسٹرٛیکٹ فرٛام مَاے اوٚون بُکٕس ٹوٚ دَ وٲلرڑ آوُٹ سایڈ آیۍ ایم لِوِنٛگ اِن یا آیۍ واز لِوِنٛگ اِن تَمہِ سۭتۍ ہَسا گٔیے مےٚ تِم واریاہ زیادٕ ڈٮ۪ولَپ اینڈ یِم ہَسا مےٚ کینٛہہ سُپیشَل ٹیلنٛٹس خاص کر ماینٛڈ ریٖڈِنٛگ اور فیس ریٖڈِنٛگ ہِنٛد اینڈ پٔٹِکیوٗلَرلی رایٹِنٛگ ہِنٛد